ہیٚلو سلام علیکُم تُہۍ چھُو حظ وازٕ مےٚ حظ ٲس پَگاہ بۅدوارِ دۄہ پارٹی مگر مےٚ چھِ پارٹی منٛز اٮ۪لو کٔرۍمٕتۍ حظ زٕ ہَتھ نفری یِمَن مےٚ ییٚتہِ کھٮ۪ن چٮ۪ن چھُ دیُن تُہۍ ہٮ۪کوا حظ رٔنِتھ چلو شُکریہ